ہیٚلو سلام علیکُم یہِ تُہۍ چھِو حظ ماز واز کٕنان یہِ مےٚ اوس گَرٕ خٲطرٕ ماز ضروٗرت مگر تۄہہِ چھُو مےٚ سُہ گَرِ ترٛاوُن کٔژِ بَجہِ ہیٚکوا حظ اَچھا ٹھیٖک شامَس ہیٚکوا حظ ترٛٲوِتھ چلو ٹھیٖک چھُ مگر ضروٗری ترٛٲوزیٚو شامَس گَرِ آ